اَسلامُ علیکُم وعلیکُم سلام اَہَن حظ ٹھیٖک پٲٹھۍ تُہۍ کٕم حظ چھِو اَہَن حظ اَہَن حظ فرمٲیو حظ کٔرِو حظ حُکُم

بَس حظ وَلہٕ حظ کیٚنٛہہ نہَ حظ چھُ نہٕ کَر حظ چھُو یہِ پرٛوگرام ٹھیٖک کَتھ ٹایمَس پٮ۪ٹھ چھُو یہِ پروگرام کَرُن یہِ چھَ دۄہَس تۄہہِ کَنٹِنیوَسلی اکھ بجے پَتھ پَتھ حظ یِمٕہو بہٕ لگ بگ حظ کَرٕ بہٕ چارجِز ٹٮ۪ن تھَاوزنٛڈ حظ گژھِ لگ بگ نہَ حظ تُہۍ وُچھِو پانہٕ تہِ اَتھ چھِ محنت لَگان یہِ چھِ وَلہٕ حظ کیٚنٛہہ نہَ حظ چھُ نہٕ تُہٕنٛدِ موٗجوٗب کَرو بیٚیہِ تہِ کم کیٚنٛہہ تہٕ کیٚنٛہہ چھُ نہٕ اَہن حظ آ یُتھُے تُہۍ کٔرو مطلب لَنچ برٛیک یُتھُے تُہۍ اَہَن حظ برٛیک یُتھُے تۅہہِ گژھوٕ لَنچ برٛیک تَمہِ پَتہٕ یُتھ تُہۍ پرٛوگرام سِٹارٹ کٔرِو تہٕ تَمہِ پَتہٕ یِمہٕ بہٕ تَمے ساتہٕ ولہٕ حظ کیٚنٛہہ نہَ حظ چھُ نہٕ ولہٕ حظ کیٚنٛہہ نہَ حظ اَدٕ حظ اَسلام علیکُم